پٔتمہِ لٔٹہِ أنۍ مےٚ آتھوارِ دۄہ ٹی شٲٹ ٹی شٲٹ اکھ تہٕ ٹرٛوزَر اَکھ یِم زَن واریاہ اَصٕل ٲسۍ یِہُنٛد کَپُر اَصٕل اوس تِم ہَسا چھلۍ مےٚ مگر تِمَن رنٛگ تہِ گوٚو تِہُنٛد رنٛگ تہِ گوٚو نہٕ چینٛج کینٛہہ تِم ٲسۍ واریاہ فِٹ فِٹِنٛگ منٛز تہِ ٲسۍ تِم اَصٕل تِہُنٛد ریٹ تہِ اوس اَصٕل تِہُنٛد قۭمَتھ تِم چھِ اَصلِس قۭمتَس پؠٹھ مےٚ آیہِ تِمَن فِٹِنٛگ تہِ اَصٕل تِہُنٛد رنٛگ تہِ اوس اَصٕل رنٛگ گوٚو نہٕ تِمن چینج کینٛہہ رَنٛگ ژوٚل نیٖرِتھ کینٛہہ